یِتھ پٲٹھۍ اَسہِ پاے چھِ کہِ کیاہ اَتھ وَنان ماہی عامِر یُس چھُ سُہ چھُ یوٹیوٗبَر تہِ سِنٛگَر تہِ سُہ چھُ مےٚ فیورِٹ سِنٛگَر کَشمیٖرَس مَنٛز تہٕ تٔمۍ سٕنٛز وایِس چھِ مےٚ واریاہ زیادٕ خۄش گَژھان یَتھ مَنٛز تٔمۍ چھُ ووٚنمُت کیاہ اَتھ وَنان چانٮ۪ن خیالَن مَنٛز بہٕ ہہَ گوس تٔمۍ چھُ یہِ بٲتھ ووٚنمُت تہٕ مےٚ چھِ تٔمۍ سٕنٛز وایِس واریاہ زیادٕ پَسَنٛد یا باقٕے تہِ چھِ اَگَر أسۍ اِنڈیاہَس مَنٛز نِمو شِریا گوشرال تٔمۍ سُنٛد چھُ مےٚ مَطلَب تٔمۍ سٕنٛز وایِس چھِ مےٚ واریاہ زیادٕ پَسَنٛد تہٕ یِمو سۭتۍ کیاہ چھُ یُس عامِر بَھٹ چھُ یا شریا گوشرال چھِ تِہِنٛز وایِس یۄس چھِ یَتھ وَنان چھِ دِلَس چھِ چُبان تِہِنٛز مَطلَب وایِس ییٚمہِ سۭتۍ یَتھ اَکھ اَلگٕے سکوٗن چھُ مِلان تِہنٛزِ وایِسہِ سۭتۍ تِہنٛزِ ووٚیِسہِ مَنٛز چھُ سُہ اَکھ چھِ نہَ وَنان سُہ دِل مَطلَب سیٚود چھُ باسان یہِ آواز چھَنہٕ مَطلَب أسۍ صِرف ٲسہٕ سۭتۍ بولان کینٛہہ یہِ آواز چھِ أکِس مَطلَب دِلَس مَنٛز چھِ یہِ نیران یہِ آواز یہِ آواز چھِ کیاہ یَتھ وَنان یَتھ وَنان چھِ أسۍ وَنان کانٛہہ کٲنٛسہِ چُبان چھُ کانٛہہ چیٖز دِلَس تِتھے پٲٹھۍ چھِ یِہِنٛز یہِ ووٚیِس یۄس چھِ سۄ ہَسا چھِ مےٚ دِلَس چُبان خاص کَر عامِر بَھٹ یُس یہِ سوری یُس یہِ چھُ ماہی عامِر چھُ یوٗٹیوٗبَر یُس چھُ تُہۍ ہیٚکِو تیٚمہِ سِنٛدۍ یِم ویٖڈیوز وٕچھِتھ تٔمۍ سٕنٛز سِنٛگِنٛگ کیاہ چھِ تٔمِس چھِ یَتھ وَنو کٲشِرۍ پٲٹھۍ تٔمۍ سٕنٛز سِنٛگِنٛگ چھِ کَلخَراب سۄ چھ سۄے کَلخَراب چھِ تٔمۍ سٕنٛز ووٚیِس مےٚ چھِ واریاہ زیادٕ پَسَنٛد تٔمۍ سٕنٛز اِوٕن کیاہ یَتھ وَنان مےٚ کیاہ میانٮ۪ن کَزنَن تہِ چھِ واریاہ زیادٕ پَسَنٛد تٔمۍ سٕنٛز ووٚیِس أسۍ چھِ آسان تٔمۍ سٕنٛدۍ رِکاڈ تہِ بوزان تہٕ بییٚہِ کیاہ اتھ وَنان تٔمۍ چھُ اردوٗ اردوٗ وَس مَنٛز تہِ اَکھ زٕ رِکاڈ ؤنۍ مٕتۍ یا کٲشِرۍ پٲٹھۍ چھِ ؤنۍ مٕتۍ یِم کیاہ اتھ وَنان رِکاڈٕ تٔمۍ چھُ سۄ اَلگٕے تٔمۍ سٕنٛدۍ یَتھ ووٚیسہِ مَنٛز اَلگٕے سکوٗن مِلان اَگَر مےٚ مَطلَب کُنہِ وِزِ موٗڈ خَراب چھُ آسان یا بہٕ چھَس یٚژھان کینٛہہ بوزُن کُنہِ وِزِ چھُنہٕ کٲنٛسہِ سۭتۍ آسان اِنسانَس کَتھ کَرُن چھُنہٕ خاص کَر تِم دُکھی بٲتھ چھِ ؤنۍ مٕتۍ تِمَن مَنٛز چھُ اَلگٕے سکوٗن مِلان یہِ کیاہ اَتھ وَنان بیٚیہِ یۄس شریا گوشرال چھِ یۄس اِنڈِیِہِچ سِنٛگَر چھِ اکھ فیمَس سِنٛگَر چھےٚ سۄ تہٕ أمۍ سِنٛدِ ووٚیسہِ مَنٛز تہِ کیاہ چھُ گَژھان کہِ تٔمۍ سِنٛدِ ووٚیسہِ مَنٛز چھِ سۄ اَلگٕے اَصلِیَت آسان اَلگٕے رِیَلِٹی یَتھ أسۍ وَنان چھِ سۄ چھِ آسان تٔمۍ سِنٛدِ ووٚیسہِ مَنٛز مےٚ چھِ تٔمۍ سٕنٛز ووٚیِس تہِ واریاہ زیادٕ خۄش لَگان تہٕ بیٚیہِ تہِ چھِ باقٕے بہٕ چھَس نہٕ یہِ باقیَن سِنٛگرَن مَطلَب یَتھ وَنو ٹیٖز چھَس بہٕ کَران نہَ نہَ نہَ باقٕے سِنٛگَر تہِ چھِ مےٚ پَسَنٛد مَگَر اِہِنٛد مَطلَب ماہی عامرٕ سٕنٛدۍ بٲتھ تہٕ شریا گوشرال یۄس چھِ تٔمۍ سِنٛدۍ رِکاڈٕ تِم چھَس بہٕ زیادٕ تَر بوزان یا اَگَر أسۍ اِتھے پٲٹھۍ نِمون یُس ڈانٕس چھُ ییٚمہِ یہِ کیاہ اَتھ وَنان واے دِس کولاؤری چھُ ووٚنمُت تٔمۍ سٕنٛز آواز تہِ چھِ مےٚ خاص کَرسُہ فٔنی رِکاڈٕ سُہ چھُ مےٚ واریاہ زیادٕ پَسَنٛد ییٚمہِ وِزِ مےٚ ہیٚپی موٗڈ آسان چھُ بہٕ چھَس تٔمۍ سُنٛد سُہ رِکاڈٕ بوزان مےٚ چھُ سُہ واریاہ پَسَنٛد یَتھ کٲشُر تہِ چھُکھ کوٚڑمُت کہِ کیاہ اَتھ وَنان تَتھ واے دِس کولاوٮ۪ری کولاوٮ۪ری ڈی تَتھ چھُکھ کٲشُر تہِ کوٚڑمُت مَگَر مےٚ چھُ اَلگٕے یۄس یۄس ٹھَنٛڈَک چھَنا ہُمَن دۄن ہِنٛدِس مَنٛز سۄ چھِ مےٚ سۄ ٹھَنٛڈَک چھِ مےٚ کمہِ ساتہٕ پیٚوان ییٚلہِ بہٕ واے دِس کولاوٮ۪ریَس پیٚٹھ چھَس پانہٕ ڈانٕس کَران کہِ ییٚمہِ وِزِ مےٚ فٔنی موٗڈ چھُ آسان بہٕ چھَس ٮ۪ژھان تمہِ وِزِکینٛہہ کَرُن تمہِ وِزِ چھَس بہٕ بوزان آسان صرف تٔمۍ سُنٛد رِکاڈٕ مَگَر ییٚمہِ وِزِ مےٚ سیڈ موٗڈ چھُ آسان تٔمۍ سُنٛد اَلگٕے چھُ کیاہ اتھ وَنان مےٚ کٔمہِ سٕنٛدِس تَراوَتَس مَنٛز یِوان ماہی عامرٕ سٕنٛدۍ چاہے بہٕ کینٛہہ تہٕ کٲم آسہٕ کَران بہٕ کوٚنہٕ آسہٕ وارِ مَنٛز بہٕ کوٚنہٕ آسہٕ نوٹٕس بَناوان یا بہٕ کوٚنہٕ آسہٕ ییٚتہِ کیاہ اَتھ وَنان بہٕ کوٚنہٕ آسہٕ نیٚبرٕ کَنہِ مِشیٖن مَنٛز پَلَو چھَلان بہٕ چھَس آسان تِہِنٛدۍ رِکاڈ تمہِ وِزِ ماہی عامرٕ سٕنٛدۍ کٲشِرۍ بٲتھ بوزان تہٕ کیاہ اتھ وَنان شریا گوشرالٕنۍ رِکاڈ بوزان اِہِنٛز ووٚیسٕے چھَنا تٔمۍ کانٛہہ کٲنٛسہِ چھِ وَنان اِہِنٛز ووٚیِس چھِ مےٚ ماران اِہِنٛز ووٚیِس چھِ مےٚ ماران تکیاز مےٚ چھُ تَتھ اَلگٕے اَلگٕے تَراوَت چھِ مےٚ تِہِنٛزِ یَتھ کایا اتھ وَنان زَبٲنۍ مَنٛز چھِ اَلگٕے تَراوَت ییٚمہِ سۭتۍ أکِس اِنسانَس سکوٗن چھُ مِلان ییٚمہِ سۭتۍ اِنسان چھُ وَنان چھِنا وَنان کانٛہہ کٲنٛسہِ وَل مےٚ چھُ باسان ییٚلہِ بہٕ یِہِنٛدۍ چیٖز یِم بٲتھ چھَس بوزان تمہِ وِزِ کیاہ چھُ مےٚ چھِ واریاہ کٲم نیران اَگَر بہٕ نوٹٕس آسہٕ بَناوان مےٚ چھُ سُہ اَلگٕے زہنَس مَنٛز کُنہِ وِزِ چھِ آسان زہنَس مَنٛز پَریشٲنی یا نوٹٕس بَناوان بَناوان مَگَر ییٚلہِ بہٕ یِہِنٛدۍ بٲتھ شریا گوشرالٕنۍ بٲتھ تہٕ ییٚمہِ سٕنٛز کَشمیٖری سونٛگٕس چھَس بوزان کٔمۍ سٕنٛدۍ ماہی عامرٕ سٕنٛدۍ مےٚ چھُ اَلگٕے سکوٗن یِوان مےٚ چھُ باسان بہٕ چھَس میون دیٚماغ چھُ رِلیکٕس وٕنکیٚنَس بہٕ ہیٚکہٕ کٔرِتھ بہٕ اِوٕن مےٚ چھُ نیران تہِ بہٕ چھَس اَصل پٲٹھۍ وٮ۪سَن مےٚ چھُنہٕ گَژھان کہِ مَطلَب بہٕ دِمہِ أکسٕے چیٖنَس بہٕ چھَس مَلٹہِ ایٚٹَیٚنشَن پَتہٕ تمہِ وِزِ دِوان رِکاڈَس کُن تہِ چھُ مےٚ دِیان آسان تہٕ بہٕ کیاہ چھَس لیٚکھان آسان بہٕ کیاہ چھَس پَران آسان تمہِ ٹایمہٕ مےٚ چھِ توکُن تہِ دِیان آسان اِوٕن ییٚمہِ وِزِ شۄنٛگنُک ٹایِم چھُ آسان پَتہٕ اَگَر اِنسان مَطلَب شریا گوشرالٕنۍرِکاڈ بوزٕ یا ییٚمہِ سۭتۍ اَلگٕے سۄ سکوٗنٕچ نِندِر چھِ وَنان سۄ سکوٗنٕچ نِندِر چھِ تمہِ ساتہٕ پیٚوان تہٕ کیاہ اَتھ وَنان پَتہٕ چھِنا وَنان ہُشار گَژھُن سُہ چھَنہٕ سۄ چھَنہٕ سۄ کَتھٕے آسان کہِ بہٕ گَژھِ ہشارٕ تمہِ ساتہٕ مےٚ چھُ اَلگٕے کیاہ اَتھ وَنان یہِ تَراوَت تمہِ ساتہٕ پھیران کہِ بہٕ چھَس یِم چیٖز امہِ وِزِ کَران کانٛہہ تہِ ٹیٚنشَن چھُ آسان گَرکٮ۪ن سۭتۍ چھُ کُنہِ وِزِ کانٛہہ ٹٮ۪نشَن آسان تُلان تہٕ اِنسان چھُ پَننِس کَمرَس مَنٛز اَژان رِکاڈ تھاوان چالوٗ تہٕ آرام سان کٔمۍ سٕنٛدۍ اِہِنٛدِ یِم کیاہ اَتھ وَنان اِہنٛد سونٛگ بوزان کٲنٛسہِ سۭتۍ چھَنہِ آسان تمہِ وِزِ کَتھ کَرنَس چھُنہٕ موٗڈ آسان مَگَر اِنسان کیا چھُ کَران تمہِ وِز چھُ اِنسان ژھوٚپ کٔرِتھ پَننِس کُٹھِس مَنٛز کَران کٲم چھِ بوزان رِکاڈ تھٔکمٕتۍ چھِ آسان یا کینٛہہ تہِ چھِ اِنسان کیاہ کَران کوٗشِش یِمے چیٖز کَمپٕلیٖٹ کَرنٕچ کوٗشِش کَران مَطلَب پَنُن ایٚٹَیٚنشَن ڈایوٲٹ کَرنٕچ کوٗشِش چھُ کَران یِہِنٛدۍ رِکاڈٕ چھَس بہٕ تمہِ ساتہٕ بوزان تہٕ ماہی عامرٕ سُنٛد چھُ مےٚ اَکھ چیٖز واریاہ زیادٕ پَسَنٛد کہِ ییٚلہِ سُہ رِکاڈ مَطلَب یِم بٲتھ چھُ آسان وَنان سُہ چھُنہٕ أکسٕے سُہ أڈۍ چھِ أڈۍ سِنٛگَر چھِ آسان أکسٕے ڈرٛیٚسِنٛگ سیٚنسَس مَنٛز أکسٕے جایہِ کیاہ اَتھ وَنان رِکاڈٕ یِم بٲتھ وَنان مَگَر سُہ کیاہ چھُ کَران تٔمۍ سٕنٛز لُکِنٛگ تہِ چھِ واریاہ زیادٕ اَصل تٔمۍ سُنٛد سُہ سُہ چھُنہٕ أکسٕے جایہِ کَمرَس مَنٛز آسہِ أڈۍ بٲتھن چھِ تٔمِس چھِ آسان واریاہ زیادٕ اٮ۪ڈِٹِنٛگ اَصل أڈۍ مَطلَب اوٚڈ سونٛگ چھُ سُہ آسان کُٹھِس مَنٛز وَنان اوٚڈ چھُ سُہ آسان بایکہِ پیٚٹھ وَنان تمہِ سۭتۍ چھُ سُہ مَلٹی تٔمۍ سٕنٛدٮ۪ن یِمَن ویٖڈیووٕز چھِ پَسَنٛد گَژھان تہٕ ووٚیسہِ ہِنٛز چھَنہٕ کَتھٕے